ہٮ۪لو وۄستہٕ کامران چھِوٕ مےٚ ہسا کَرے گٲڑۍ بُک بہٕ ٲسٕس یجبیارِ پیاران وۄنۍ پیٚیہِ مےٚ تھوڑا کٲم وۄنۍ وۄتُس بہٕ اسلام آباد مےٚ ہسا ٲس تھوڑا سبزی ہِش کھالٕنۍ اَمے وٲتھۍ أسۍ اِسلام آباد تۄہہِ کوٗتاہ کال لَگوٕ یوٚتَس تانۍ بہٕ چھُس پیاران ییٚتہِ لالچوک اِسلام آباد جلدی پَہَم حظ جلدی پَہَم مےٚ چھُ ؤلۍ ؤلۍ گَرٕ وات واتناوُن یہِ سیُن یُن تُلِو حظ